اَکہِ لَٹہِ حظ گوٚو پٕلان ٹریکِنٛگ پؠٹھ گژھنُک تارسَر مارسَر سایڈ تہٕ اَمہِ پَتَن ییٚلہِ پٕلان گوٚو سکسیسفُل یہِ ٲس ژور دۄہ ٹرپ ژور دۄہ لَگہِ اَسہِ یورٕ کھَسنَس تارسَر تہٕ یُس زَن تَپٲرۍ ویدَر چھُ سُہ چھُ ایٚکٕسٹرٛیٖم ویدَر زیادٕ پَہَم چھِ وٕزمَل گرے آسان بیٚیہِ روٗد تہٕ روٗد چھُ سورُے پیدٔل بالو پؠٹھ اَمہِ پٲرۍ ہَسا اوس نظارٕ وٕچھُن لایق تہٕ بیٚیہِ اوس اؠرِنلین رَش اِنسانَس مِلان وَتھ ٲس صحیح کٔٹھؠن تہٕ البتہٕ وِو اوس اؠنجایبٕل سورُے اوس اَتھ ؤرتھ تہِ تہٕ ٹؠنٛٹَس دیُت أسۍ لیدٔر وٹ پؠٹھ ییٚتؠن زَن ہوا چھُ واریاہ زیادٕ چَلوُن آسان تیز تہٕ اکھ اِنسان ہیٚکہِ سیٚود اوٚبُر وٕچھِتھ تَتہِ پؠٹھ چھُ یِوَان اوٚبُر سیٚود أتھۍ حظ تہٕ اوٚوَرآل ایٚکسپیٖریَنٕس یۄس زَن بہٕ ڈِفایِن ہیٚکہٕ کٔرِتھ سۄ ٲس برٛؠتھ ٹریکِنٛگ اِنسان چھُ اَکہِ لَٹہِ سۄ لایفہِ منٛز ایٚکٕسپیٖریَنٕس کَران تہٕ مَزٕ اوس واریاہ زیادٕ اؠنجاے کوٚر واریاہ زیادٕ ٹریکِنٛگ پؠٹھ